پٔرسٕنَل گولٕز چھِ مےٚ چھُ مےٚ پنٛنہِ جایہِ ہاں پٔرسٕنَل گولٕز چھِ اٮ۪سپَریشَن چھِ یۄس بہٕ ؤرٕک چھَس کَران بیٚیہِ کیٛاہ چھُ مےٚ ماٹٕویٹ ماٹٕویٹ کَران أچیٖو کَرنَس منٛز مےٚ چھِ واریاہ زیادٕ چیٖز یِم ماٹٕویٹ کَرنَس مےٚ ماٹٕویٹ کَرنہٕ خٲطرٕ چھُ فٔسٹ آف آل بہٕ چھَس بٕلانٛگ کَران کٲم فیملی چھِ واریاہ اٮ۪جُکیٹٕڈ فیملی اَتھ منٛز چھِ ڈاکٹٲرٕس لٮ۪کچٕرٲرٕس چھِ ٹیٖچٲرٕس چھِ سٲری چھِ اٮ۪جُکیٹٕڈ سُہ چیٖز چھُ مےٚ مطلب اَکھ پُش دِوان کہِ مےٚ چھِ زِندگی منٛز کیٚنٛہہ نہٕ کیٚنٛہہ أچیٖو کَرُن واریاہ زیادٕ اِمپاٹَنٛٹ بہٕ تہِ کَرٕ پنٛنہِ زِندگی منٛز محنت کہِ بہٕ تہِ کَرٕ کیٚنٛہہ حٲصِل مےٚ چھِ پٔرسٕنَل گولٕز بہٕ چھَس کَران وٕنکٮ۪س پی جی پٔرسِوِنٛگ پٔرسِو کَران وٕنکٮ۪س پی جی ماسٹَر چھَس کَران پنٛنِس یَتھ سَبجَکٹَس منٛز تہٕ مےٚ چھُ شوق کہِ آگے برٛونٛہہ کُن چھُ مےٚ کَرُن کٲم کہِ أتھۍ منٛزٕے أتھۍ منٛزٕے چھُ مےٚ کَرُن ڈاکٹٕریٹ چھُ مےٚ کَرُن أتھۍ سَبجَکٹَس منٛز چھُ مےٚ کَرُن ڈاکٹٕریٹ مےٚ چھُ کَرُن نٮ۪ٹ جے آر اٮ۪ف کالِفاے تہٕ بہٕ کٔر کٲم پَتہٕ اٮ۪سِسٹَنٛٹ پرٛوفٮ۪سَرَن خٲطرٕ کَرٕ بہٕ اٮ۪پلَے اِنشاء اللہ بہٕ چھَس ؤرٕک کَران تَمہِ خٲطرٕ مطلب نٮ۪ٹ جے آر اٮ۪ف اٮ۪گزام خٲطرٕ سُہ کَرٕ بہٕ کالِفاے تَمہِ خٲطرٕ چھَس بہٕ محنت کَران مےٚ چھُ پنٛنہِ جایہِ کہِ مےٚ چھُ واریاہ زیادٕ أچیٖو کَرُن تیُتُے یوت کہِ نہٕ کیٚنٛہہ اِنسانَس پَزِ نہٕ أچیٖو کٔرِتھ تٔتی رُکُن کیٚنٛہہ اِنسانَس پَزِ برٛونٛہہ کُن برٛونٛہہ کُن پَکُن بیٚیہِ کیٚنٛہہ بیٚیہِ کیٚنٛہہ أچیٖو کَرُن مےٚ چھِ شوق کے اے اٮ۪س آی اے اٮ۪س کالِفاے کَرُن کانٛہہ کَمپٕٹیٹِو اٮ۪گزام چھُ آسان تِم کرٛٮ۪ک کَرَن سُہ چھُ تُہۍ واریاہ زیادٕ اِنسانَس کانفِڈینٕس لٮ۪وَل ہَے تممۍ سۭتۍ گژھان کانفِڈینٕس واریاہ زیادٕ ہَے تَمہِ سۭتۍ چھُ اِنسان بیٚیہِ ہیٚچھان تہِ ڈیلی کَمپٕٹِشَن چھُ ییٚلہِ اَتھ منٛز چھُ یہِ پٮ۪وان پَتہٕ چھُ یہِ ہیٚچھان کہِ اَسہِ کِتھ کٔنۍ چھُ باقیَن سۭتۍ کِتھ کٔنۍ ہٮ۪کو أسۍ کَمپیٖٹ کٔرِتھ یِم چھِ مےٚ مےٚ چھِ ماٹٕویشنَل فورٕس چھِ واریاہ فرٛٮ۪نٛڈٕس چھِ مےٚ یِم پَران ڈیلی سٕٹَڈی چھِ کَران ؤرٕک چھِ کَران ہاڈ رٮ۪سپٮ۪کٹِو آف کہِ فیملی پرٛابلِمٕز چھِ آسان واریاہ کیٚنٛہہ اِشُوٕز چھِ آسان مٮ۪نٹَل ہٮ۪لٕتھ کَنڈِ ہٮ۪لٕتھ چھِنہٕ آسان سٕٹیبٕل کِہی بَٹ سِٹٕل چھُ محنت کَران یہِ چھُ تِہُنٛد پیشَن آسان یہِ چھُ آسان پیشَن یِم چیٖز یِم اٮ۪کٕسٹٔرنَل یِم چھِ واریاہ چیٖز یِم مےٚ ماٹٕویٹ چھِ کَران مگر اِنسانَس گژھِ اِنٹٔرنَل ماٹٕویشَن تہِ واریاہ زیادٕ آسٕنۍ اِنٹٔرنَل ماٹٕویشَن چھُ سُہ چھُ آسان اِنسانَس أنٛدرٕے آسان جَزبہٕ کیٚنٛہہ کَرنُک کہِ کَرٕ ہا پنٛنہِ قومہٕ خٲطرٕ کیٚنٛہہ مےٚ چھُ سُہ جَزبہٕ أنٛدٕر کِنۍ بہٕ کَرٕ ہا کیٚنٛہہ بہٕ کَرٕ نالیج زیادٕ زیادٕ کِہیٖنۍ بہٕ رُکہٕ نہٕ بہٕ گٔژھنہٕ أکٕسے جایہِ رُکٕنۍ کیٚنٛہہ میٛٲنۍ میٛٲنۍ گرٛوتھ گٔژھنہٕ أکِس جایہِ ہٮ۪مپَر گژھٕنۍ کیٚنٛہہ بلکہِ بہٕ گٔژھٕس واریاہ زیادٕ برٛونٛہہ پَکٕنۍ زندگی أچیٖو کَرٕنۍ یُتھُے بہٕ مطلب اَکھ گول مۄکلاو اَکھ مَکلہِ اِنشاء اللہ أچیٖو کٔرِتھ پَتہٕ چھُ مےٚ بیٚکِس پٮ۪ٹھ بیٚیِس پٮ۪ٹھ تَتھ پٮ۪ٹھ ؤرٕک کَرُن پَتہٕ چھِ مےٚ بیٚیِس پٮ۪ٹھ اِتھ کٔنۍ چھُ اِنسان سٕنٛز گرٛوتھ اِنسان سٕنٛز گرٛوتھ چھَنہٕ لِمِٹِڈ روزان کیٚنٛہہ محدوٗد روزان کیٚنٛہہ سُہ چھُ واریاہ زیادٕ أچیٖو کَران بیٚیہِ گوٚژھ اِنسان مطلب کٲنٛسہِ خٲطرٕ بَکار گوٚژھ یُن پنٛنہِ قومَس گوٚژھ بَکار یُن سُہ چھُ واریاہ کیٚنٛہہ آسان تہٕ یِمَے چھِ میٛٲنۍ گولٕز یِمَن پٮ۪ٹھ بہٕ محنت چھَس کَران